ہیٚلو وعلیکُم سلام آ أسۍ حظ چھِ ڈیوٹی پیٚٹھے ؤنو کیاہ دلیٖل چھِ نہ حظ خراب کیاز کرو دلیٖل کیاہ چھِ

اہن حظ تۄہہِ دِتو نہ اسہ میجرمنٹ تمہ وِزِ تُہۍ چھِو نہ حط بیسکلی پانے کران پرابلم کریٹ تۄہہِ وَنیو اسہ أسۍ حظ تُلو میجرمنٹ تۄہہِ مہَ مونوٕ تۄہہِ ووٚنوٕ نہ مےٚ چھُ یہِ ییٚتھ پیٚتھ تُل مےٚ چھُ فراکھ أتھۍ پیٚٹھ تُل ونۍ چھِ گَژھان پتہٕ پَلوَن پرابلم مگر ونۍ یوٗت تہِ گَژھِ نہٕ کینٛہہ کہ تۄہہِ مہَ چھو تیٚلہِ پانسے کینٛہہ آلٹریشن آمژ اہن حظ ٹھیٖک ہے کٔرم مگر اتھ لگنو نہ چارجز

اچھا ونۍ چھُ نہٕ کینٛہہ پرواے ییٚتے وٕچھو ییٚتے کرو ؤنِتھ فونَس پیٚٹھ کینٛہہ تہ یوتانۍ نہ بہ پانہ وچھٕ کیاہ دلیٖل چھِ گٔمژ کینٛہہ چھُ نہ پرواے تُہۍ أنِو تہٕ گۄڈٕ وچھِو تُہۍ کَتیٚتھ کیاہ چھِ پرابلم گٔمژ وچھو سُہ چیٖز کرو ٹھیٖک تہٕ تمہ پتہٕ نہ حظ تہِ گَژھِ نہٕ تیوت تہِ گَژھِ نہٕ اورٕ یورٕ کینٛہہ یہِ آسوِ تۄہے وونمُت یہِ تھٲیِو یِتھے تہِ رَٹہو نہٕ أسۍ ییٚتہ کینٛہہ

وَل حظ کینٛہہ چھُ نہ پرواے تتھ تتھ چھُ ژَٹنُے یوت تتھ کیاہ چھُ تتھ چھِ زیٖر دِنۍ تِم چھِ ژَٹن سُہ چھُ نہٕ مَسلہ تیوتاہ کینٛہہ

سُہ چھُ نہٕ کینٛہہ پرواے کینٛہہ چھُ نہٕ پرواے تُہۍ وٲتِو یور تہٕ تُہۍ یِیِو بُٹیٖکسے پیٚٹھ تہٕ ییٚتے کَرَو کتھ ہتہٕ حظ ادٕ کیاہ کیاہ چھو ونان یِیِو حظ عٲش کٔرِتھ چلو چلو شُکریہ شُکریہ وعلیکُم سلام